وعلیکُم سَلام اَصٕل شُکُر شُکُر خۄدایس کُن وَن حظ ژٕ مےٚ یہِ کیٛاہ بہٕ چھُے ژےٚ وۅپراوُن ژٕ وَن مےٚ کَتٮ۪تھ چھُے ژےٚ وۅپراوُن بہٕ واتہٕ صُبَحس سہرن ہَتہٕ حظ أسۍ حظ چھِ پانے کَران مٔہ حظ ہے ژٕ ٹٮ۪نشَن ژٕ وَن حظ مےٚ کَتٮ۪تھ چھُ وۅپراوُن زمیٖن کوٗتاہ چھُ ریٹ کیٛاہ چھِ بہٕ حظ دِمے ژےٚ صُبَحس وۅپرٛٲوِتھ نہَ بہٕ چھَسو ہٮ۪وان ہتھ رۄپیہِ عَلاو ستھ ہتھ رۄپیہِ

پانٛژھ ہتھ نہَ حظ چھَنہٕ ریٹ شیٚے ہتھ حظ چھِ ریٹ وۅنۍ اکھ چھِ اَتھ داج تُلٕنۍ تُلنہٕ تہٕ تُلنی پَتہٕ سُہ نرم ٲسۍتن پَتہٕ سُہ دوٚر دوٚر ٲسۍتَن اَسہِ چھُ کھَننہٕ کھَنُن تلہٕ حظ وۅنۍ وَن تہٕ زیادٕ کَرو نہٕ کِہیٖنٛۍ تہٕ شیٚے ہتھ رۄپیہِ مۅختصر مۅختصر حظ شیٚے ہتھ رۄپیہِ بیٚیہِ بَتہٕ مےٚ چھِ پےَ تُہۍ ؤنِو مےٚ ژٕ وَن مےٚ زمیٖن کَتٮ۪تھ چھُ صُبَحس واتہٕ بہٕ پانے کتھ حظ کتھ جایہِ پامپُر ٹھیٖک بیٚیہِ تَتہِ نہَ جاے ناو اَچھا گُپَن دار نِش ٹھیٖک پَگاہ دۅہَس تہٕ ترٛےٚ کنال چھِ حظ اَدٕ بہٕ حظ وَسہٕ یہِ تُلُن آسہِ تُلہٕ تَس اَتھ منٛز کیٛاہ چھُ مےٚ باسان نامپور چھُو تۄہہِ کنال کھنٛڈ چھُو نا تہٕ تتھ بَنان تۄہہِ بٔڈ یہِ چھُ پَتہٕ ڈِپٮ۪نٛڈ کَران کہِ بٔڈۍ بَناووا لۅکٕٹۍ بَناوَو سُہ چھُنہٕ مَسلہٕ کیٚنٛہہ تتھ مٔہ ہیٚیِو تُہۍ ٹٮ۪نشَن کیٚنٛہہ نہَ نہَ نہَ نہَ سُہ دمو بہٕ پانہٕ تہِ شہرٲوِتھ سورُے شہرٲوِتھ شیٖرِتھ کٔرِتھ سورُے تتھ گوٚژھ پَتہٕ آسُن بیٛولُے یوت وَوُن سُہ تہِ کَرٕ بہٕ پانے تتھ کیٛاہ چھُ پرواے

تتھ حظ بَنَن تتھ چھ نِکۍ نِکۍ چمنہٕ دَہ باہ چمنہٕ بَنِنَس

نہَ حظ اَتھ کیٛاہ نَظَر چھِ دِنۍ کامہِ دۄہ چھُ کَرُن تہٕ کَرُن وۅنۍ کَتہِ دِمس اَکہٕ دۄہ نظر پَتہٕ کَرٕ بیٚیہِ دۄہ کٲم بہٕ کَرٕ پَگاہ تَپٲرِی کامہِ دۄہ تہِ تہٕ نَتہٕ گَژھٕ بہٕ بیٚیہِ کٲنٛسہِ چھےٚ نہٕ تیٚلہِ کَرٕ بہٕ پَگاہ ناسپورٕ پٮ۪ٹھ سِٹاٹ پَتہٕ وُچھو کوٗتاہ اَنٛدِ تہٕ رۄپیس شیٚے ہتھ چھَو ریٹ مگر یِہَے یہِ بیٚیہِ تھٲوۍزیٚو بَتہٕ وَتہٕ تیار